مےٚ چھُ فیورِٹ غذا کَباب یُس بہٕ پسنٛد چھَس کران خاندرَن منٛز کھیوٚن وازٕوان منٛز کھیوٚن ییٚمہِ ساتہٕ تہِ کُنہِ شایہِ خانٛدَر آسہِ رِشتہ دارَس آسہِ فرٛٮ۪نڈَن وٮ۪سَن آسہِ کٲنٛسہِ تہِ آسہِ بہٕ چھَس یَژھان تَتہِ تہِ پسنٛد کَرُن کباب کھیوٚن